آز برٛونٛہہ دَہ دۄہ ہسا اوٚن مےٚ اَکھ فون یُس ہسا ریٚڈمی نوٹ ایٹ چھُ یہِ ہسا چھُ واریاہ اصٕل اکھ فون یُس وُنکیٚن مارکیٚٹَس منٛز چھُ ایٚولیبٕل مےٚ ہسا کھوٚت یہِ اَمہِ اعتبار پَسنٛد تِکیٛازِ تہِ یِم اَمِکۍ فیٖچٲرٕس مےٚ وُچھ تِم ہسا وُچھ مےٚ باقٕیو فونو ہنٛدۍ مقابَل واریاہ تہِ بہتر اَتھ وُچھۍ مےٚ یُس ہسا اَمیٛک یہِ سِکریٖن سایِز چھُ سُہ ہسا چھُ واریاہ اکھ ٹھیٖک سُہ ہسا چھُ لَگ بھگ ٲں سِکِس پۄایِنٛٹ تھرٛی ایٖنچٕز یُس ہسا اَمیٛک ٲں یہِ ڈِسپٕلے ریٚزوٗلوشَن چھُ سُہ تہِ ہسا چھُ واریاہ ٹھیٖک بیٚیہِ ہسا چھُ فرٛنٛٹ کیمرا اَمیٛک سُہ ہسا چھُ تُرٛوَہ میگا پِکسٕل تہٕ بیٚیہِ چھِ اَتھ سِٹوریج یۄس اَتھ چھِ سۄ ہسا چھِ دوٚیہِ تٕرٛہ جی بی تہٕ بیٚیہِ یُس اَتھ یہِ بواڈی میٚٹیٖریَل چھُ ٲمُت لاگنہٕ سُہ تہِ ہسا چھُ واریاہ اصٕل اگر ہسا یہِ کُنہِ ساتہٕ اَتھ منٛز ؤسۍ تہِ پیٚیہِ یہِ نہ سا ہیٚکہِ پھٕٹِتھ کیٚنٛہہ تہٕ بیٚیہِ ہسا چھُ یہِ اَتھ واریاہ اصٕل بیٹری بیک اَپ